آ آ سانہِ گامٕکۍ منٛز چھِ واریاہ یِم سٲنِس عَلاقس منٛز چھِ یِم کَمپٕٹٕٹِو اٮ۪کزام دوان مگر اَتچہِ رِسورسٕز چھِ تَمہِ آیہِ اٮ۪ولیبٕل ییٚتہِ کینٛہہ تَمہِ آیہِ کوچِنٛگ اِنَسچوٹٕس چھِنہٕ تَمہِ آیہِ اٮ۪ولیبٕل کینٛہہ تَوَے چھِ یِم نٮ۪بَر گَژھان نٮ۪برٕ چھِ پَران یِم نٮ۪برَے چھِ پَتہٕ یِم اٮ۪کزٕ پرٛٮ۪پرٛیشَن یِوان کٔرِتھ تَپٲری دِوان اٮ۪کزام مگر سُہ گوٚو آی اے اٮ۪س خٲطرٕ آی اے اٮ۪س کے اٮ۪س خٲطرٕ اَمہِ خٲطرٕ چھِ آن لاینٕے میٚٹیٖریَل آسان اٮ۪ولیبٕل یِم چِھنہٕ یہِ زیادٕ کَران یہِ یہِ مطلب اگر آسہِ تہِ کٲنٛسہِ چھِ آسان لِنٛک بَیجوٗز چھِ آسان یِمَن تِم تہِ چھِ اَمے تھرٛوٗ چھِ پَتہٕ یِم کٕلاس وٕلاس دِوان یا اَن اٮ۪کیڈٔمی چھِ یا بدل بدل ایپٕس چھِ ییٚمہِ تھرٛوٗ یِم کٕلاس چھِ ہٮ۪کان دِتھ بیٚیہِ چھِ واریاہ نیٖٹ چھُ نیٖٹ پَتہٕ چھُ اٮ۪کزام چھُ واریاہ لُکھ دِوان نیٖٹ ییٚتہِ چھِ نیٖٹہٕ کوچِنٛگ خٲطرٕ اِنَسٹیوٗشَن چھِ ییٚتہِ بیٚیہِ واریاہ اَصٕل اَصٕل ییٚتہِ چھُ آکاش چھُ کَے چھِ پٕنیکٕل یہِ واریاہ واریاہ اِنَسٹیوٗشَن چھِ آمٕتۍ ترٛاونہٕ سٲنِس علاقَس منٛز ییٚمہِ سۭتۍ یِم شُرۍ پرٛٮ۪پرٛیشَن چھِ ہٮ۪کان کٔرِتھ یا اٮ۪پلِکیشَن چھِ یِوان یِمَن ہِنٛز اٮ۪پلِکیشَن یِم چھِ نوٹٕس کَران پرٛووایڈ یِمَن اٮ۪پلِکیشنَس منٛز بیٚیہِ چھِکھ اٮ۪کزامکِس منٛز وَنان کَمہِ آیہِ ہیٚکہِ تور پیپَر ویپَر یِتھ تَوَے چھِ ییٚتہِ یِم گوٚو یہِ چھِ واریاہ کامیاب ییٚمکہٕ لٔڑکہٕ گَژھان بیٚیہِ چھِ یِم مَدت واریاہ میلان اَمہِ سۭتۍ